بالکُل یُس مےٚ ووٚن شُپیان پٮ۪ٹھ چھُ دٔبۍ جن تقریٖبن پٕنژٕ کلوٗ میٖٹر دوٗر دٔبۍ جن ایریاہس منٛز یتھُے تہِ کانٛہہ انسان گژھان چھُ تتہِ چھُ انسان پوٗرٕ دُنیا نِش الگ گژھان تِکیازِ یِتُھے أسۍ فونن ہٕنٛز کتھ کرو کنیٚکٹوٹی ہٕنٛز کتھ کرو تِم سسٹم چھِنہٕ چلان تتھ ایریاہس منٛز کینٛہہ تِکیٛازِ سُہ چھُ آوٹ آف نیٹورٕک رینج ایریا تتھ ایریاہس منٛز تتھ منٛز تتھ پہاڑی منٛز چھِ کینٛہہ خاص جگہ کینٛژَن أکِس دۄن جایَن یِتُھے توٚتن واتان چھِ تتیٚن چھِ اِنٹرنیٹ لگان چلنہِ تتیٚن چھ فون کال بڑٕ مُشکِل سان لگان چلنہِ باقٕے یِم تہِ پہاڑی دٔبۍ جن ایریاہس سۭتۍ لِنٛک تھاوان چھِ اتھ رینجس منٛز یِم تہِ پہاڑی یِوان چھِ تِم چھِ بالکُل دُنیا نِش ڈِس کنیکٹِڈ تِم چھِ بالکُل دُنیا نِش الگ ییٚتہِ نہٕ اِنٹرنیٹ فیسلٹی چلان چھِ یِم بالکُل أسۍ ہٮ۪کو ؤنِتھ کہِ یِم چھِنہٕ دُنیاہس سۭتۍ کنیٚکٹ کہیٖنۍ تہِ یِم چھِ دُنیا نِش ٹوٹل الگ دٔبۍ جن چھُس بہٕ تقریٖبن رٮ۪تس منٛز دوٚیہِ پھِرۍ گژھان دٔبۍ جن چھُ ویسے کمسٕے ٹایمس یَلہٕ روزان تِکیٛازِ یہِ اور چھِ واریاہ ٹھنڈی آسان اگر بہٕ رٮ۪تہٕ کالہِ ہٕنٛز کتھ کرٕ رٮ۪تہٕ کالہِ منٛز چھُ تتہِ ونٛدُک سیزن آسان ونٛدٕچ ٹھنٛڈی آسان تور ییٚلہِ تہِ انسان گژھِ گرم پلو گژھِ نِیُن لٲگِتھ چاہے سُہ ونٛدس منٛز گژھِ چاہے ونٛدس منٛز چھِنہٕ ہٮ۪کان ویسے گژھِتھ کینٛہہ رٮ۪تہِ کالہِ منٛز تہِ گژھان چھِ تور گژھِ بالکُل نِیُن گرم پلو ہانہٕ لٲگِتھ تِکیٛازِ تتہِ چھُنہٕ گرم واریاہ تُہۍ لبنہٕ یِوان کینٛہہ تتہِ چھِ بالکُل ونٛدٕچ ٹھنٛڈی لبنہٕ یِوان بیٚیہِ چھُ تتہِ پرٛٮ۪تھ دۄہ تقریٖبن بٲزِش پٮ۪وان چاہے کم چاہے زیادٕ مگر بٲزِش چھِ تتہِ ضروٗر پٮ۪وان